اگر أسۍ مطلب پٔرۍمٕتن لُکَن ہٕنٛز کَتھ کَرو کہِ یِمو اَسہِ واریاہ مَدَد چھُ کوٚرمُت میٛانہِ زندگی منٛز تہِ چھِ واریاہ تِتھۍ لُکھ آمٕتۍ یِمو مےٚ پَرنَس متعلق واریاہ مَدَد چھِ کوٚرمُت مےٚ مےٚ تہِ چھِ پوٚرمُت واریاہ باقٕے لُکو تہِ چھِ پوٚرمُت واریاہ ییٚمہِ سۭتۍ بہٕ واریاہ مطلب خۄدایَس کُن شُکُر چھَس کَران کہِ ژےٚ چھَتھ مےٚ ہٲومٕژ تِژھ خُدایا تِژھ اَصلٕچ وَتھ کہِ مےٚ چھُ یوٗتاہ مےٚ پوٚرمُت شُکُر خُدایَس کُن مےٚ یوٗتاہ پوٚر اَصٕل پوٚرُم کیٛازِکہِ أچھَن منٛز چھِ گاش تہٕ بیٚیہِ میٛانہِ زِندگی منٛز چھِ تِتھۍ تہِ اگر بہٕ أکِس شخصہٕ سُںٛدٕ یا دۄن شخصَن ہُنٛد ناو نِمہٕ تِم چھِ مےٚ پَنٕنۍ بٲے پِتٕر بٲے ییٚمِس مطلب عرفان چھِ ناو یا شبیٖر چھِ ناو تِمو چھِ میٛانہِ زندگی منٛز مےٚ واریاہ مَدَد کوٚرمُت کہِ ژےٚ کَتھ ژےٚ کِتھ کَنۍ چھی پَرُن ییٚلہِ بہٕ ایٹتھَس ٲسٕس پَران پَتہٕ ہٲو مےٚ تِمو اَصلٕچ مطلب وَتھ ہٲوٕکھ مےٚ تِتھ کَنۍ کہِ ژےٚ کیٛاہ پَزی کَرُن ژےٚ کُس سَبجَکٹ پَزی چوٗز کَرُن ییٚمہِ سۭتۍ ژےٚ بروںٛہہ کُن فٲیدٕ مِلہِ پَرنہٕ سۭتۍ چھِ ایٚمہِ سۭتۍ یوٗتاہ تہِ اِنسان پَرِ چاہے تٔمِس پَتہٕ کینٛہہ نوکری مِلہِ کانٛہہ فٲیدٕ مِلہِ یا نہ مِلہِ مگر اَکھ فٲیدٕ چھِ مِلان کہِ اِنسان چھِ اَتھ پَرنَس منٛز واریاہ ہیٚچھان وۄنۍ اگر أسۍ تِمَن لُکَن ہٕنٛز کَتھ کَرو یِمو نہٕ پوٚرمُت چھُ کِہیٖنۍ تِمو چھِ واریاہ امہِ متعلق مطلب کہِ امہِ متعلق مِس کوٚرمُت کہِ تِم چھِ روٗدۍمٕتۍ بِچٲرۍ اَن پَڑ اگر أسۍ اَن پَڑَن ہٕںٛز کَتھ کَرو یا پٔرۍمٕتِس کَتھ کَرو اکثر چھُ اَز یِوان مطلب لَبنہٕ ہر کُنہِ مطلب گامَس منٛز شہرَن منٛز یا نیٚبرِمٮ۪ن علاقَن منٛز یِم زیادٕ اَز پٔرۍمٕتۍ شخٕص چھِ تہِ تِمو کھۄتہٕ چھِ اَز بہتر اَن پَڑٕے کیٛازِکہِ اَن پَڑَس منٛز چھِ ؤرِش توتہِ تہذیٖب آسان مگر پٔرۍ یوٗتاہ اِنسان پَران چھِ تیوٗتاہ چھِ اَز اِنسان پَتھ گژھان وۄنۍ چھِ کانٛہہ اِنسان تیُتھ آسان یہِ مطلب مگر پَرنہٕ سۭتۍ چھِ واریاہ ہیٚچھان یہِ چھِ سٲنِس اِسلامَس منٛز تہِ چھِ کہِ پَرُن چھِ أکِس مَردَس تہٕ أکِس زَنانہِ پٮ۪ٹھٕ مطلب وٲجِب اگر تۄہہِ تمہِ خٲطرٕ چیٖن تہِ پیٚیو گژھُن یہِ چھِ سٲنۍ پیغمبر اکرم صلی اللہُ علیہِ والہِ وَسَلمَن ووٚنمُت علم حٲصِل کَرُن چھِ واریاہ اَصٕل کیٛازِکہِ علم حٲصِل اگر أسۍ کَران چھِ أسۍ چھِ امہِ نِش واریاہ ہیٚچھان وۄنۍ یِم بِچٲرۍ اَز محروٗم چھِ روٗدۍمٕتۍ ایٚمہِ علم حٲصِل کَرنہٕ نِش أسۍ نِمو پرٛانٮ۪ن یِم پرٛٲنِس زمانَس منٛز لُکھ چھِ ٲسۍمٕتۍ أسۍ کَرو تِہِنٛز کَتھ کہِ تِمَن چھِ واریاہ بِچارٮ۪ن مِس گوٚمُت کہِ تِمو چھِنہٕ پوٚرمُت کِہیٖنۍ نہٕ فار اٮ۪کزامپٕل أسۍ نِمو مثلاً نِمو أسۍ قران یِم بِچٲرۍ لُکھ چھِ ٲسۍمٕتۍ بروںٛہہ یا یِمو تِمو منٛز پوٚرمُت چھِ اَز تِم چھِ اَز واریاہ تَتھ پَرنَس تہٕ یَتھ پَرنَس چھےٚ واریاہ فرق کیٛازِکہِ أزۍکِس پَرنَس تہٕ بروٗنٛہمِس پرنَس چھےٚ واریاہ فرق یِمو نہٕ یِم بِچاریو یِم بِچٲرۍ وۄنۍ اَمہِ نِش چھِ محروٗم چھِ روٗدۍمٕتۍ تِم تِم چھِ اَزٕ واریاہ پَشتاوان کہِ اَسہِ کیٛازِ پوٚر نہٕ کیٛازِکہِ پرنہٕ سۭتۍ چھِ اِنسان واریاہ کینٛہہ ہیٚچھان واریاہ کینٛہہ چھِ لَبان مےٚ کِتھ کَنۍ اگر کُنہِ جایہِ آسہِ گژھُن تہِ پَرنہٕ یُس پوٚرمُت چھُ آسان تٔمِس چھَنہٕ کُنہِ تہِ جایہِ مُشکل یِوان کِہیٖنۍ کہِ مےٚ کوٚت چھُ گژھُن مےٚ کِتھ کَنۍ چھِ گژھُن مےٚ کَتھ گاڑِ چھِ کھَسُن مےٚ مےٚ کیٛاہ چھِ کَرُن یا کَتھ آفِسَس منٛز چھِ مےٚ گژھُن مےٚ کِتھ کٔنۍ چھےٚ تَتہِ کٲم کَرٕنۍ یا اگر أسۍ مِثال دِمو اَن پَڑ سٕںٛز ییٚمۍ یُس بِچور محروٗم چھِ آسان روٗدمُت تٔمِس چھَنہٕ بِچٲرِس کُنہِ کِنۍ تہِ وَتھ یِوان کِہیٖنۍ کیٛازِکہِ اگر أسۍ ہَسپَتالٕچ کَتھ کَرو تٔمِس چھَنہٕ بِچٲرِس پَیی آسان مےٚ کٔمِس ڈاکٹرٛس نِش چھِ گژھُن مےٚ کیٛاہ دِتُکھ چِٹھِ پٮ۪ٹھ لیکھِتھ سُہ چھِ پَتہٕ بیٚکِس اَتھِ پَرناوان یا اگر أسۍ بٮ۪نٛکَن ہٕںٛز کَتھ کَرو یِم بِچٲرۍ پرٛٲنۍ لُکھ چھِ ٲسۍمٕتۍ تِم چھِ اَزٕ پَشتاوان اَسہِ کیٛازِ لیوکھ نہٕ تاکہِ أسۍ ہٮ۪کہو وٕنۍکٮ۪س پَنُن کٲم کٔرِتھ پَرنہٕ سۭتۍ چھےٚ اَسہِ زندگی منٛز واریاہ مطلب ہٮ۪لٕپ مِلان یِمو نہٕ بِچٲ یِم بِچٲرۍ محروٗم چھِ روٗدۍمٕتۍ تِمو چھِ واریاہ کینٛہہ مطلب مِس کوٚرمُت